اگر بہٕ کَتھ کَرٕ صاف کھٮ۪نُک یا صاف غٕزہُک تَتھ منٛز چھس بہٕ سا صبحٲے ییٚلہِ بہٕ وۄتھان چھس سارنٕے خٲطرٕ آہ آ بٕلیک ٹی بناوان اگر بہٕ وۄںۍ بٕلیک ٹیٖیِچ کَتھ کَرٕ تَتھ منٛز چھس بہٕ یوٗز تَتھ منٛز چھس بہٕ استعمال کَران بٲنۍ بیٚیہِ چھس بہٕ تَتھ منٛز استعمال کَران لٮ۪وٚمب بیٚیہِ چھس بہٕ تَتھ منٛز استعمال کَران کیٚنٛہہ لِپٹَن چاے فٔل یا ہیکہٕ بہٕ ؤنِتھ یِم پَتہٕ تہٕ اَتھ کیاہ چھِ ونان اَکھ گوٚو یہِ بیٚیہِ باکھ بیاکھ یہِ چھُ کہِ ییٚلہِ ہسا یہِ چھُ واتان کھٮ۪نُک ٹایم چھُ واتان بَتہٕ کھٮ۪نُک ٹایم چھُ واتان بہٕ چھس گَرِکٮ۪ن سٲو کَران سیلیڑ یَتھ منٛز کہِ تِمن بہٕ دِوان چھس لٲر چھس دِوان بیٚیہِ اَتھ کیاہ چھِ ونان گازٕر چھس دِوان بیٚیہِ مرژٕوانگن سَبٕز مرژٕوانگن چھس دِوان بیٚیہِ اَتھ کیٛاہ چھِ وَنان مُج چھس دِوان بیٚیہِ ساروی کھۄتہٕ اہَم چھُ مطلب سیلَڑَس منٛز یہِ اَتھ کیٛاہ چھِ ونان ٹماٹر بیٚیہِ چھُ مۄنج